مےٚ اوٚن بوٗٹھ سُہ اوس کیٚٹ والیٚن ہُنٛد تتھ گٔیہِ نہٕ وٕنہِ ترٛےٚ دۄہ تہِ مےٚ نیو سُہ اَکہِ لَٹہِ لٲگِتھ ییٚلہِ بہٕ تور آیَس پار اوس اَلَگ بوٗٹھ اوس اَلَگ سُہ پیٚو پانٛژَن ہَتَن رۄپیَن سُہ بوٗٹھ سُہ اوس باسان بٕتھِ واریاہ زیادٕ اصل ییٚلہِ بہٕ دُکانَس پیٚٹھ گٔیَس ییٚلہِ مےٚ سُہ گَرٕ اوٚن تمہِ ساتہٕ تہِ ٲسۍ سٲری تتھ تعریٖف کَران مگر یِتھُے مےٚ سُہ لوگ سُہ درٛاو واریاہ زیادٕ گَندٕ بوٗٹھ نَتہٕ اوس نہٕ سُہ نَتہٕ ٲس کمپنی تہِ سۄ اصل سورُے اوس کَلَر تہِ اوسُس اصل مگر سُہ درٛاو واریاہ زیادٕ گَندٕ تتھ درٛایہِ نہٕ زٕ دۄہ تہِ پانٛژھ ہتھ رۄپیہِ پیٚو میٚل یہِ اکھ ژھیٚونُس پار بیٚیہِ یُس تتھ بیٚیہِ ییٚمیُک سُہ میٚٹیٖریل اوسُس سُہ ژھیون ہیٚرِ وۄنۍ وَنہو پار ژھیٚون کَرون سِلٲے مگر تتھ یِیہِ نہٕ سِلٲے تہِ کَرنہٕ کینٛہہ تکیازِ ییٚمیُک سُہ بَناونہٕ اوس آمُت سُہ ژھیون ہیٚرے